اگر أسۍ کَتھ کَرو کٔشیٖرِ ہِنٛز یُس آرٹ چھِ اَتھ چھِ پَنُن اَکھ ویلیوٗ مارکیٹَس منٛز آل اُوَر وارلڈٕچ اگر أسۍ کَتھ کَرَو اِنٛڈِیاہَسٕے منٛز یوت نہ کیٚنہہ اِنٛڈِیا نٮ۪بَر اگر أسۍ کَتھ کَرو کَشمیٖرَس منٛز چھِ واریاہ کیٚنہہ ییٚمہِ سۭتۍ مطلب أسۍ پہچاونہٕ چھِ یِوان باقِیَن جایَن مطلب یہِ ہسا چھِ اگر أسۍ کَتھ کَرو گۄڈٕنیُکُے سوال کٔشیٖرِ منٛز چھِ آسہِ کانٛگٕر پَنٕنۍ یہِ چھِ اَسہِ آسان چھِ تہٕ یہِ چھِ اَسہِ پَنٕنۍ اَکھ ہٮ۪رِٹیج مطلب یہِ چھِ أسۍ وَنٛدَس منٛز اِستعمال کران مطلب وُشناونہٕ وُشناونہٕ پَنُن پان گرم تھاونہٕ خٲطر تہٕ یہِ چھِ اَکھ سِمبٕل کَشمیٖر کَمشیٖر ہٮ۪رِٹیجُک اَکھ سِمبٕل ہٮ۪کَو أسۍ ؤنِتھ یہِ چھِ اَکھ سِمبٕل بیٛاکھ چھِ اَگر أسۍ کَشمیٖری وازٕوانٕچ کَتھ کرو تہٕ آل اُوَر وارلڈَس منٛزچھِ یِوان مطلب اگر أسۍ کَتھ کَرو کَشمیٖر چھِ یِوان مہشوٗر پَنٛنہِ واز وان سۭتۍ تہِ وازٕوانَس مطلب وازٕوانَس منٛز چھِ آسان واریاہ چیٖز مطلب یَس منٛز سِنۍ چھِ آسان یہِ وا وازٕ چھِ اَکھ آسان یُس یہِ مطلب تیار چھِ کران سُہ چھِ یہِ رَنان تہٕ کٔشیٖرِ کٔشیٖر اگر أسۍ کانٛہہ یور ٹوٗرِسٹ چھِ یِوان یا کیٚنہہ چھِ یِوان تِم چھِ یہِ ٹرٛاے ضٔروٗر کران دَپان چھِ کَش أسۍ وٕچھو کَشمیٖری وازٕوان اَتھ منٛز چھِ آسان واریاہ سِنۍ مطلب یِم تِم ٹیسٹ چھِ کران تہٕ کَشمیٖر یہِ تہِ چھِ یِوان کَشمیٖر ہٮ۪ج اَگر أسۍ بیٚیہِ کَتھ کرو پشمیٖن پَشمیٖنٕکۍ شال یا پشمیٖنہٕ پھٮ۪رَن

کَشمیٖرَس منٛز چھِ بوٚڈ چیٖز اگر أسۍ ییٚتہِ کَتھ کَرَو أسۍ اِمپو ییٚتہِ پٮ۪ٹھ چھِ سَپلٕے چھِ کران نٮ۪بَر سُہ چھِ مطلب واریاہَس أکِس کاونٛٹہٕ کِنۍ مطلب چھِ یِوان سُہ چھِ یِوان شال کَشمیٖری شال یِم چھِ واتان اِنٛڈہی یوت نہٕ کیٚنہہ مُمبَے دہلی مطلب سعودی عربیہِ دُبَے تام چھِ مطلب کَشمیٖرُک شال یہِ چھِ یِوان مشہوٗر تَتہِ چھِ وَنان یَتھ مطلب وٕچھان چھِ یہِ ہسا چھِ کَشمیٖری شال کَشمیٖری شالَس چھِ اَکھ پَنٕنۍ اَکھ پہچان یا یا عربی رُوما یا أسۍ چھِ ییٚتہِ روٗما پشمیٖن روٗمال یِم بناوان چھِ یا یِم پھٮ۪رَن سٮ۪ٹ کَشمیٖری پھٮ۪رَن سٮ۪ٹ مطلب چھِ پشمیٖنَس چھِ یِوان بناونہٕ مطلب سُہ فراک سوٗٹ سیمہٕ آیہِ وَ تِم چھِ مطلب سَپلَے یِوان کرنہٕ نٮ۪بَر تہِ تِمَن چھِ آسان کٲم کٔرِتھ آرِ کٲم مطلب ییٚتہِ چھِ اَتھٕ اَتھٕ تَمہِ سۭتۍ تہِ چھِ پَنٕنۍ کٔشیٖر اَسہِ مشہوٗر یُس اَتھٕ کٲم چھِ أسۍ ییٚتہِ کران پشمیٖنٕچ پشمیٖنَس پٮ۪ٹھ یَتھ أسۍ فردٕ کٲم پشمیٖنہٕ کٲم چھِ وَنان تَتھ چھِ سُہ آسان کران تہٕ اَمہِ سۭتۍ تہِ چھِ مطلب اَمہِ آرٹ اینٛڈ کرٛافٹَس منٛز چھِ کَشمیٖرَس اَکھ الگ اَکھ پہچان آل اُوَر اِنٛڈِیا یا آل اُوَر وٲلڈ اَگر أسۍ کَتھ کرو تہٕ اَتھ چھِ پَنٕنۍ اَکھ الگ اَکھ پہچان ییٚتہِ چھِ واریاہ بہ بٔڑِس کانٹیٖٹی منٛز چھِ أسۍ ییٚتہِ سہ سَپلَے کران کَشمیٖری شال یا کٔشیٖرِ ہنٛز واریاہ بٲے چھِ یِم دہلی منٛز یا سعودی عربِیاہَس منٛز پَنٕںۍ یِم شاپٕس چھِ تِمَن ییٚتہِ تِم کَشمیٖری شال چھِ کٕنان یا باقٕے چیٖز کَشمیٖری یِم ہٮ۪رٹیجَس منٛز یا کَشمیٖری کَلچَرَس منٛز چھِ یِوان تِم چھِ تَتہِ تٕم کٕنان تہٕ اَمہِ سۭتۍ چھِ کٔش کَشمیٖرٕچ اِکانمی تہِ ییٚمہِ آیہِ أسۍ کَتھ کَرَو اِکانمی تہِ بوٗسٹ گژھان یا کَشمیٖرٕچ ٹوٗرِزٕم سٮ۪کٹَر اَگر أسۍ کَتھ کَرو ییٚمہِ ساتہٕ ٹوٗرِشٹ چھِ یور یِوان تِم چھِ تِم چھِ ییٚتہِ نِوان کیٚنہہ مطلب میموری اگر أسۍ وَنَو کینٛہہ تور تِم چھِ کَشمیٖری شال نِوان تہٕ ییٚتہِ پٮ۪ٹھ نٮ۪بَر یا فارِن ٹوٗرشِٹ چھِ یِوان تِم تہِ چھِ کَشمیٖری شال ٹرٛاے کران یُس واریاہ مشہوٗر چھِ مطلب تِم تَتہِ ہاوان واریاہ آل اُوَر وٲرلڈَس منٛز چھِ کَشمیٖری شال یِم مہشوٗر چھِ